یۄس مےٚ فیورِٹ چھِ واریاہ پسنٛد چھِ ٹرایِل مطلب گُرۍ سوٲرۍ کرنِچ سۄ چھِ میٲنۍ مٲدان گژھِ آسُن واریاہ زیادٕ کھُلہٕ بیٚیہِ گژھِ تلہٕ آسٕنۍ نیٖج بیٚیہِ روٗد آسہِ پیٚومُت تتھ منٛز چھ مےٚ واریاہ زیادٕ مزٕ یِوان کر اگر دب تہِ لگہِ لگہِ وگہِ نہٕ کینٛہہ خا روڈس ووڈس چھُنہٕ مےٚ پسنٛد کینٛہہ جنگلہٕ مٔنٛزۍ چھُنہٕ مےٚ پسنٛد کینٛہہ ییٚلہِ مٲدان آسہِ کھُلہٕ تلہٕ آسہِ خاص کر گُلمرگہِ ہُنٛد مٲدان چھُ مےٚ واریاہ زیادٕ پسنٛد یتھ منٛز بہٕ پنٕنۍ گُرۍ سوٲرۍ یژھان چھُس کرٕنۍ